وعلیکُم سَلام اَہَن حظ آ شُکُر خۄدایَس کُن تُہۍ چھو ٹھیٖک شُکُر آ بِلکُل ٹھیٖک أسۍ چھِ کار سٔروِس پٮ۪ٹھ

بِلکُل آ بِلکُل ٹایَر نیرَن اَسہِ نِش واریاہ قٕسمٕکۍ ایٚم آر ایٚف تہِ میلن اَسہِ نِش سِیٹ ٹایَر تہِ میلَن تہٕ تُہۍ ؤنِو گۄڈنٮ۪تھ کہِ تۄہہِ کوٗتاہ ٹایم گوٚوٕ ٹایَر چھا چَلان وُنکٮ۪نَس ترٛےٚ ؤری گٔیا ژور ؤری گٔیا

اَچھا ایٚم آر یِمے جے کے ٹایَر مَطلَب بہٕ چھُس وَنان تۄہہِ کوٗتاہ کال کال گوٚوٕ وُنکٮ۪ن چَلان ٹایَر اَچھا زٕ ؤری پٮ۪ٹھۍ پٮ۪ٹھۍ گٔمٕتۍ مٲن ترٛےٚ ؤری آسَن گٲمٕتۍ تہٕ یِم یِم جے کے ٹایَر ریٹ آسٮ۪و پَنٕنۍ سُہ گٔے کم سے کم ڈاے ساس گویا کہِ وُنکٮ۪ن آسنَو تۄہہِ ژورَن ٹٲرَن اگر تُہۍ ییٚژھِو مَطلَب ایٚکسچینٛج کَرُن ٹھیٖک چھا اگر تُہۍ وُنکٮ۪س ایٚم آر ایٚف ٹایَر لَگایِو سُہ گَژھِ تۄہہِ تھٲرٹی فایو ہَنٛڈرَنٛڈ اکھ ٹایر مَطلَب پانٛژ ترٕٛہ شتھ رۄپیہِ گَژھِ سُہ پانٛژ ترٕٛہ شتھ تہٕ آ سُہ واتہِ سُہ واتہِ ترُواہ ساس گَژھَن تۄہہِ نیٚٹ ژور ٹٲر آ ژۅداہ ساس تۄہہِ گَژھنو نیٚٹ ڈِسکاوُنٛٹ تُرٛواہ ساس تہٕ بیٚیہِ اگر تۄہہِ بیٚیہِ اگر تۄہہِ وُنکٮ۪ن آسٮ۪و اگر تۄہہِ آسنو ایٚکسچینٛج کَرٕنۍ تِمَن دِمہو تۄہہِ أسۍ وُنکٮ۪نَس ژور ساس ژور ساس ژورَن ٹٲرَن حظ تہٕ آ تتھ مَنٛز گَژھوٕ تۄہہِ نیٚٹ پَتہٕ لاسٹَس نو ساس تہٕ پانٛژ ہتھ رۄپیہِ گَژھنو تۄہہِ یِم ٹایَر آفرٕ سۭتۍ آ ایٚم آر ایٚف ٹایَر اگر تُہۍ سِیٹ ٹایَر ترٛٲوِو تِم گَژھنو تۄہہِ سُہ آفر کٔرِتھ سورُے تۄہہِ ساڑٕ کاہ ساس آ چلو اَسلام علیکُم سلام علیکُم آ اگر تۄہہِ آسٮ۪و کَرُن پُلان تۅہہِ گژھوٕ باڈی کُنہِ تہِ وِزِ چلو اسلام علیکُم